ہیٚلو اَسلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک اَہَن حظ ٹھیٖک اَسہِ نِیو نہ یہِ دوا یہِ ؤنۍ تَو یہِ کِتھ پٲٹھۍ چھُ کھیٚون کیٛاہ چھِ کھیٚون امہِ سۭتۍ کیٛاہ گژھہِ أسۍ ہا أسۍ چھِ سوپور پٮ۪ٹھ اَسہِ نِیے یہِ پیٚنٹاپ فوٚٹی اِنٛجَکشَن یہِ کر اوس کَرُن

ٹھیٖک حظ پانٛژھ حظ کیٚنٛہہ آ ٹھیٖک حظ اَہَن حظ ٹھیٖک بیٚیہِ اوس یہِ ریٚپریٚزال ٹیبلِٹ اَہَن حظ ٹھیٖک

کھیٚون

ادٕ حظ ٹھیٖک بیٚیہِ ٲسۍ یہِ بوتَل نِمٕژ یہِ کریٖماس کِنہٕ کیتھام اَہَن حظ ٹھیٖک

نہ حظ بَس یُتٕے اوس ٹھیٖک حظ تیز ویز ما گژھِ یہِ

ادٕ حظ ٹھیٖک ٹھیٖک اَہن حظ

اَہَن حظ اَہَن حظ ٹھیٖک چھُ